جی ہیٚلو وعلیکم اسلام جی میم آپ ٹھیٖکھ ہو

اہن حظ بہٕ چھٮَس ٹھیٖکھ اہن حظ

جی میم اہن حظ ییٚتہِ چھُ اَز أکِس خانٛدر اگر تُہۍ ییٚتہِ پاٹِسِپیٹ کٔرِو تُہۍ وُچھِو ییٚتہِ کِتھٕ پٲٹھۍ چھِ مطلب کہِ کَتھ لینگویج منٛز چھِ تِم کیٛاہ چھِ تِم ہُرۍ ونان گٮ۪وان کِتھ پٲٹھۍ چھِ نَژان کیٛاہ چھِ تِم تِم کُم مطلب پَلو چھِ لاگٕنۍ اَتھ منٛز تُہۍ ہیٚکِو سُہ کَلچر وُچھِتھ تُہۍ ہیٚکِو پاٹِسٕپیٹ کٔرِتھ مطلب گۄڑٕنٮ۪تھ چھِ تۅہہِ وُچھِن کہِ مطلب یُس تُہۍ ہیٚکِو مطلب یہِ سِٔرِچ تہِ کٔرتھ کٲشِر کٮُ۪تھ ڈرٛیس چھِ لاگان سُہ ہیٚکِو تُہۍ کُن تہِ جایہِ نیٖرتھ تُہۍ ہیٚکِو کٲشِر ڈرٛیس لٲگِتھ یوٚر یِتھ ییٚتہِ بوٗزِو تُہۍ مطلب کہِ بٲتھ بوٗزِو تُہۍ تَتھ منٛز چھِ آسان تھوڑا میٚسیج ہِش کیٚنٛہہ سمجاواں چھِ تَتھ منٛز چھِ آسان یِم مٮ۪سیج کہِ اَز مطلب یہِ چلان چھِ یَتھ منٛز تَتھ مُتعلق کیٛاہ سا کہِ کیٛاہ چھِ گَژھان بہٕ ہیٚکَتھ ژٕادٕ ژٕ مےٚ سۭتۍ یِکھ بہٕ ہٮیٚکَتھ ژٕ تَمہِ ساتہٕ سَمجٲوِتھ کہِ کیٛاہ چھُ وَنان اگر نہٕ ژٕ سَمجَکھ کِہیٖنۍ بہٕ ہیٚکے ژےٚ ؤنِتھ امیُٛک معنے یِم کیٛاہ چھِ یژھان میٚسیج دِنۍ اَمہِ ذٔریعہِ

آ ٲش کٔرِتھ گۄڈٕنٮ۪تھٕے چھِ آسان دعوت یُس دِوان چھِ مطلب سُہ چھِ یِوان اَکھ بَجے دِنہٕ تَتھ منٛز چھِ آسان یِم تہِ کٔشیٖر ہٕنٛدۍ ٹریڑِشنَل ڈِشِز چھِ آسان پرٛتھ کانٛہہ قٕسم چھِ آسان تُہۍ ہیٚکِو وُچھِتھ کُس کُس ڈش چھِ آسان ییٚتہِ تُہۍ ہیٚکِو تِمن ہُنٛد مطلب کہِ مَزٕ تُلِتھ نُنہٕ چاے چھِ آسان تَتھ سۭتۍ چھِ آسان کُلچہِ چھِ آسان بٲکِرخٲنۍ چھِ آسان یا دۄدٕ کَہوٕ چھُ یِوان دِنہٕ تَتھ سۭتۍ چھِ یوان کھَنٛڈٕ کُلچہِ دِنہٕ آ یِتھٕے پٲٹھۍ چھِ ہٮ۪کان مطلب یُس بَتہٕ کھیٚنہِ چھِ یِوان ژور ژور نَفرکھیٚوان اِکہٕ وَٹے یِتھٕ پٲٹھۍ چھُ ماے محبت بڑان جی اوکے ادٕ حظ بِہِو خۄدایس حوالہٕ